ہیلو وعلیکُم السلام وعلیکُم السلام آ ٹھیٖک تُہۍ چھُو ٹھیٖک آ اَصٕل پٲٹھۍ تُہۍ چھُو گَرِ سٲری ٹھیٖک ؤنِو کٔرِو حُکُم ؤنِو ییٚکیٛاہ بِہِتھ یِمنٕے تیٖرَن سۭتۍ سۄنہٕ مرگہِ اَسہِ گوٚو یِہوٚے رٮ۪تھ کھٔنٛڈ یور کھٔتۍمٕتِس آ یِمَے اَسہِ چھِ یہِ رٔٹۍمٕتۍ پانٛژَن شٮ۪ن مٔہِنوٮ۪ن ہٕنٛدۍ یِمَے ہَتھ ڈۄڈ ہَتھ چھِ چھِرٕ وِرٕ ہٮ۪تھ پانَس چھِنہٕ کیٚنٛہہ تہٕ رَٹان چھِ مٔہِنوٮ۪ن تہٕ کھالان چھِ یوٗرۍ کیٛازِ تۄہہِ پانَس ٲسۍ تۄہے پانَس ٲسِو تیٖر تِمَن کیٛاہ کوٚرُو تِم مکلییا کیٛازِ یِم گٔے نا یِم گٔے یِم گٔے واریاہ درٛوٚگ یہِ گوٚو یہِ گوٚو واریاہ درٛوٚگ ماز گوٚو واریاہ درٛوٚگ تہٕ تیٖر تہِ چھِنہٕ بَنان کِہیٖنۍ بیٚیہِ یِم تیٖر اَتہِ چھِ تِم چھِ سٲرِی آز نَیہِ کھٔتۍمٕتۍ کیٛازِکہِ اورٕ چھُنہٕ گاس واس بَنان کِہیٖنۍ تَوَے چھِ پتہٕ پٮ۪وان یِم نَیہِ کھالٕنٛۍ

تۄہہِ کۭتیٛاہ تیٖر چھُو ضوٚرَتھ تۄہہِ چھُوا مارنہٕ خٲطرٕ کِن تۄہہِ چھُو رَچھنہٕ خٲطرٕ یِم مےٚ مےٚ چھِنہٕ مےٚ چھِنہٕ یِم مےٚ چھِنہٕ یِم پانَس کیٚنٛہہ تہٕ مےٚ چھِ یِم مٔہِنوٮ۪ن ہٕنٛدۍ یِم واریاہ تیٖر ڈۄڈ ہَتھ کھنٛڈ چھِ مےٚ تِمن چھِنہٕ یِم مارنہٕ خٲطرٕ کیٚنٛہہ تِمن چھِ یِم رچھنہٕ خٲطرٕ تِم چھِ پتہٕ عیٖذ پٮ۪ٹھ یِم کٕنان وٕنہِ تُہٕنٛدِ خٲطرٕ ہٮ۪کہٕ بہٕ تِمن سۭتۍ کَتھ کٔرِتھ بہٕ دَپکھ یِتھ کَنۍ چھِ مےٚ اَکھ دوس تٔمِس چھِ یِتھ کَنۍ سُہ چھِ ماز پُج کار کَران تہٕ تٔمِس چھِ تیٖر مکلیمٕتۍ تہٕ تَمہِ پتہٕ ہٮ۪کو بہٕ توہہِ ؤنِتھ تُہۍ کٔرۍزیو مےٚ پَگاہ کٔرۍزیو تُہۍ مےٚ صُبحٲے فون کیٛازِ کہِ تَمہِ وِزِ چھَس بہٕ تَمہِ وِزِ چھِ مےٚ سَمکھان یہِ مٲلِک ییٚمہِ سٕنٛدۍ مےٚ یِم تیٖر چھِ نا ییٚمہِ سٕنٛدۍ مےٚ زیادٕ تیٖر چھِ تہٕ بہٕ کَرٕ تٔمِس سۭتۍ کَتھ تہٕ بیٚیہِ وٕچھِ بہٕ آز کۭتِس چھُ ماز کِلوٗ تہٕ تَمہِ حِساب وَنو بہٕ توہہِ تہِ پتہٕ تہٕ ماز کِلوٗ چھِ آز گَژھان سَتھ ہَتھ رۄپیہِ چھِ گژھان سَتھ ہَتھ رۄپیہِ تہٕ تَمی حِساب گَژھو پتہٕ تۄہہِ تہِ کَٹھ تۄہہِ کٔژ آسنو ضوٚرَتھ تۄہہِ چھُو یِم لَیہِ ضوٚرَتھ کِن تۄہہِ چھُو یِم ضوٚرَتھ کَٹھ کَٹھٕے گَژھنووا کَٹھ چھِ بٔڑۍ تِم چھِ رٔچھِتھ کَٹھ چھِ تِم کَٹھ چھِ بٔڑ بٔڑۍ تہٕ چھِرٕ تہِ چھِ تَتھ منٛز کیٚنٛہہ اۭں چھِرٕ تہِ چھِ تہٕ وۄنۍ یہِ تۄہہِ یہِ تۄہہِ ضوٚرَتھ آسیو تہٕ تٔمی حِساب پَکو پتہٕ أسۍ تہِ ریٹ چھِ ماز کِلوٗ چھِ سَتھ ہتھ رۄپیہِ چھِ ماز کِلوٗ تہٕ تَمی حِساب دِمو بہٕ توہہِ پَتہٕ کَٹھ کۭتیٛاہ آسنو تۄہہِ ضوٚرَتھ پتہٕ گَژھِ دَہ رۄپیہِ اور دَہ رۄپیہِ یور تہٕ تَتھ چھُنہٕ پرواے آسان

آز چھِنہٕ مازٕچ کٕلَت چھِ تَوَے چھِ اَتھ زیادٕ پَہَن آز بیٚیہِ چھِ بیٚیہِ چھِ کَٹھ چھِ رٔچھِتھ کَٹھ چھِ رٔچھِتھ یِم چھِ آمہٕ دٲنۍ کَٹھ یِم چھِنہٕ ہُم کَٹھ کِہیٖنۍ یِم چھِ رٔچھِتھ یِم چھِ رٔچھِتھ کَٹھ یِم چھِنہٕ ہُم فضوٗل کَٹھ کِہیٖنۍ تہِ اَکھ اَکھ کَٹھ چھِ اَکھ اَکھ کَٹھ چھِ شیٖتھ شیٖتھ کِلوٗ سَتَتھ سَتَتھ کلوٗ تُہۍ کٔرۍ کٔرۍزیو مےٚ صُبحَس کٔرۍزیو تُہۍ مےٚ سُلی فون تہٕ بہٕ ونو تۄہہِ تَمی وِزٮ۪ن چھُنہ ٹھیٖک اَدٕ سا بِہِو خۄدایَس سوال ہہ